وعلیکُم السلام السلام علیکُم اَہن حظ بِلکُل أسۍ حظ چھِ جاسِرہ نبی کَتھ کران آ تُہۍ ہٮ۪کِو حظ مےٚ ؤنِتھ تُہۍ کَمۍ ڈِپاٹمٮ۪نٛٹ پٮ۪ٹھ چھُو حظ کَتھ کران آ اَہن حظ اَہن حظ ٹھیٖک مےٚ اوس مےٚ حظ اوس نوکری خٲطرٕ تُہٕنٛدِس پوٹلَس پٮ۪ٹھ حظ اٮ۪پلَے کوٚرمُت ٹھیٖک بہٕ حظ وَنو تۄہہِ پَنُن اٮ۪کٕسپیٖریَنٕس مےٚ چھِ ٹوٗ تھا مےٚ چھِ زٕ ساس زٕتووُہَس منٛز چھِ مےٚ گرٛٮ۪جویشَن حظ مَکلٲمٕژ تَمۍ پَتہٕ کوٚر مےٚ کال سٮ۪نٹَر اَکھ حظ جایِن تہٕ تَمۍ پَتہٕ ٲسٕس بہٕ کال سٮ۪نٹَرس أکِس منٛز نوکری کران تَتہِ چھِ مےٚ سٮ۪ٹھاہ اٮ۪کٕسپیٖریَنٕس حظ حٲصِل کوٚرمُت مےٚ چھُ تَتہِ ٲٹھَن رٮ۪تَن حظ کٲم کٔرمٕژ مےٚ چھِ ٲٹھَن رٮ۪تَن ہُنٛد اٮ۪کٕسپیٖریَنٕس کال سٮ۪نٹَرَس منٛز حظ اَمہِ خٲطہٕ بہٕ حظ وَنمو تۄہہِ بہٕ کیٛازِ چھَس یَژھان یہِ نوکری کَرٕنۍ مےٚ حظ وٕچھ تُہٕنٛدِس پوٹلَس پٮ۪ٹھ یہِ نوکری ہُنٛد یہِ اٮ۪پلِکیشَن تُہۍ چھُو جا یہِ نوکری کران پرٛووایِڈ تہٕ تَمۍ خٲطرٕ مےٚ مےٚ حظ بوٗز یہِ چھِ سٮ۪ٹھاہ مشہوٗر یہِ پوٹَل تُہُنٛد تُہۍ چھُو جا جاب دِوان نوکری دِوان تُہۍ اَتہِ چھُ مےٚ باسان پرٛموشَن گژھنٕکۍ واریاہ زیادٕ اَصٕل چانسٕز چھِ مےٚ تَمۍ موٗجوٗب حظ کوٚر مےٚ یہِ مےٚ حظ باسیٛاو یہِ سٮ۪ٹھاہ سٮ۪ٹھاہ واریاہ زیادٕ اَصٕل حظ باسیٛاو مےٚ تُہُنٛد یہِ پرٛوجَکٹ یُس تۄہہِ یہِ کھُلوومُت چھُو پرٛوجَکٹ اَتھ منٛز باسیٛاو مےٚ اَتھ منٛز چھِ مےٚ واریاہ زیادٕ دِلچَسپی حظ تَمۍ کِنۍ چھَس بہٕ یَژھان تۄہہِ سۭتۍ کٲم حظ کَرٕنۍ کُیِٹ حظ کوٚر مےٚ اَمۍ موٗجوٗب تَتہِ با تَتہِ ٲسۍ نہٕ مےٚ گُنجٲیِش پرٛموشَن گژھنٕچ حظ کِہیٖنۍ تہِ نہٕ تَمۍ خٲطرٕ کوٚر مےٚ تَتہِ کُیِٹ آ چلو ٹھیٖک حظ چھُ تُہُنٛد سٮ۪ٹھاہ شُکرِیہ تُہۍ کٔرۍزیو مےٚ لوکیشَن تہٕ ٹایمِنٛگ حظ کٔرۍزیو تُہۍ مےٚ وَٹسیپ کِنٮ۪تھ تہٕ بہٕ واتہٕ اٮ۪کزیکٹ ٹایمَس پٮ۪ٹھ کیٛاہ آسیو تۄہہِ ٹایِم تھوٚومُت حظ بہٕ واتہٕ بِلکُل تٔتھی ٹایمَس پٮ۪ٹھ آہن حظ اَہن حظ ییٚتھی نمبرَس چھُو تۄہہِ ہٮ۪کیو تُہۍ سٮ۪نٛڈ حظ کٔرِتھ مےٚ تُہۍ سوٗزیو مےٚ ییٚتھی نمبرَس پٮ۪ٹھ وعلیکُم السلام السلام علیکُم